ہیٚلو اسلام علیکُم بہٕ حظ چھَس لوکَل ٹوٗرِسٹہٕ مےٚ ٲسۍ راتَس نایٹَس خٲطرٕ ٲس مےٚ چھتٕر ضروٗرت بٔڈ کیٚنٛہہ پَرواے چھُنہٕ أسۍ وٲتۍ